کَشمیٖر کَشمیٖر ہسا چھِ اَکھ جَنت یَتھ زٔمیٖن پٮ۪ٹھ یُس ہسا واریاہ خوٗبصوٗرَت چھِ ییٚتہِ ہسا واریاہ خوٗبصوٗرتی چھِ ییٚتہِ ہسا چھِ یٔتیُک کلچَر ہسا چھِ باقِیَن مُلکَن ہِندٮ۪ن لوٗکَن واریاہ پسنٛد گژھان یُس ہسا یہِ کَشمیٖر چھِ یہِ چھِ باقِیَن موٗلہٕ مُلکَن ہِنٛدٮ۪ن لوٗکَن واریاہ پسنٛد گژھان یِم یور یِوان چھِ تِمَن چھِ یہِ پسنٛد گژھان تِم چھِ یژھان أسۍ کَرَو نا کَشمیٖرُک سیر ہر أکِس جایہِ گۄڈَے تہٕ یُس ییٚتہِ مانٛنہٕ چھِ جاے یِوان یُس ہسا زبروَن ہِلٕز چھِ یُس ہسا ڈَل لیک مطلب سُہ أتھۍ سۭتۍ چھِ یِوان ڈَل لیک ڈَل لیک چھِ زبروَن ہِلکِس دامنَس تَل موجوٗد اَتھ پٮ۪ٹھ چھِ یِوان ٹرٛیکِنٛگ تہِ کرنہٕ تہٕ أتھۍ سۭتۍ سۭتۍ چھِ اَتھِ وَ اَتیُک نظارٕ واریاہ خوٗبصوٗرَت تٔمۍ پتہٕ گوٚو ہرمُکھ ہرمُکھ چھِ گاندَربَل سایڈَس سۭتۍ یِوان یُس سۄنہٕ مرگہِ سۭتۍ چھِ ہرمُکھ چھِ اَکھ تِژھ جاے ییٚتہِ ہسا واریاہ زیادٕ تھوٚد چھِ کھسُن اور ہسا چھِ تِم ماوُٹین کٕلامبٲرٕس ہٮ۪کان گٔژھِتھ یِمَن ہسا واریاہ جگرٕ آسہِ دوٚر تِم چھِ کھسان اور تہٕ وٕچھان اَتِچ خوٗبصوٗرتی أتِچ خوٗبصوٗرتی کِژھ چھِ تَمہِ پتہٕ گوٚو أتھۍ سۭتۍ یِوان ہرمُکھَس سۭتۍ گنٛگبَل لیک یُس أتھۍ سۭتۍ چھِ یِوان ہرمُکھَس سٮ۪منٛز چھِ برابر گَنٛگبَل لیک یِوان یُس یہِ گَنٛگبَل گَنٛگبَل لیک چھِ یہِ چھِ واریاہ خوٗبصوٗرَت اَمِچ سیٖنری چھِ واریاہ خوٗبصوٗرَت اَتہِ ہسا چھِ اَتھ گَنٛگبَل لیکَس منٛز ٹرٛو ٹرٛاوُٹ فِش تہِ لَبنہٕ یِوان اَمہِ پتہٕ گٔے یِم کَشمیٖر ہٕنٛدۍ یِم ویلیٖز کَشمیٖر چھِ اَکھ یَتھ چھِ وَنٲنی کَشمیٖر ویلی ییٚتہِ چھِ تِژھ ویلی یُس ہسا واریاہ سیٖن یِم ہسا واریاہ سِیٖنری چھِ ییٚتہِ چھِ سِنٛدھ ویلی بیتاب ویلی یا باقٕے ویلی چھِ لِڈَر ویلی چھِ ییٚتہِ ہسا چھِ واریاہ بیتاب ویلی چھِ یُس ہسا پہلگامَس أنٛدٕرۍ چھِ موجوٗد یِوان سِنٛدھ ویلی تہِ چھِ ییٚتھۍ کَشمیٖرَس اَنٛدَر یُس واریاہ خوٗبصوٗرَت چھُ ییٚتِکۍ یِم پہاڑ یہِ خوٗبصوٗرتی چھِ یُس یہِ ظٲہِر چھِ کران کَشمیٖر چھِ واریاہ خوٗبصوٗرَت باقٕے یِم نٮ۪برِم مُلکٕکۍ چھِ یِوان تِم چھِ پَنٛنہِ پَنٕنۍ یِم ٹرٛاوٕل کران یور کَشمیٖر تہٕ وٕچھان وِزِٹ کران ییٚتہِ کیُتھ کیٛاہ چھِ ماحول ییٚتیُک ماحول چھِ تِمَن بَڑٕ خۄش لگان تہٕ تِم چھِ تَوَے یِوان یور پَنٛنہِ چاہَت سۭتۍ أسۍ وٕچھو نا کٔشیٖر کیُتھ چھِ کَشمیٖر چھِ وَنٲنی یہِ ہسا چھِ اَکھ پٮ۪رَڈایِس یہِ چھِ اَکھ جنت تہٕ یہِ کَشمیٖر چھِ واریاہ خوٗبوُن شوٗبوُن تہٕ لوٗبوُن یہِ کَشمیٖر یَتھ کَشمیرَس منٛز چھِ تِم تہِ جایہِ یَتھ منٛز أسۍ یہِ ییٚکیٛاہ خاص چھِ ڈَل لیک یَتھ ڈَل لیکَس منٛز چھِ موجوٗد تِم شِکار ہاوُس بورٹ یا ناوٕ لَبنہٕ یِوان یُس اَکہِ جایہِ پٮ۪ٹھ بٮ۪کِس جایہِ سٲر تہِ کَرٕناوان چھِ یِم نٮ۪برِمٮ۪ن مُلکَن ہٕنٛدۍ سیاح چھِ یِوان تِم چھِ یژھان أسۍ کَرَو نا اَتھ منٛز اور أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ تام سیر تِم چھِ کران تہِ وٕچھان تہِ یٔتیُک ماحول کیُتھ کیٛاہ چھِ ییٚلہِ تِم اَکہِ وِزِ چھِ یِوان تِم چھِ تران تور اگر تِم گۄڈٕ پانٛژھ تران چھِ پتہٕ چھِ تران بیٚکِس بیٚیہِ بیٚیہِ ؤری تاران بیٚیہِ دَہَن سۭتۍ تِم چھِ یژھان باقِیَن پَنٛنٮ۪ن مُلکَن کٮ۪ن ہاوُن تہِ کَشمیٖر کوٗتاہ لوٗبوُن تہٕ شوٗبوُن چھِ کَمشیٖر چھِ واریاہ لوٗبوُن تہٕ شوٗبوُن ییٚتہِ چھِ خۄدایَن تھٲومٕژ خُداؤندی ییٚتہِ چھِ نا مطلب تِتھۍ تہِ کُلۍ یِم نہٕ ؤری کِس ؤرِیَس چھِ زردان تہِ کِہیٖنۍ تِم چھِ ہر وِزِ روزان سبزو سبز